کٔشیٖر منٛز چھِ ہِنٛدوستان چیٚو باقٕیَو ریاستَو کھۄتہٕ ہسپتال تہٕ صحتٕکۍ علاج کرن وٲلۍ اِدارٕ کَم یِوان لَبنہٕ ییٚمہِ کہِ زٕ کالٹی تہٕ چھنہٕ تیٖژ اصٕل کینٛہہ پبلِک ہسپتالن منٛز چَھنہٕ سٲرٕے فیسَلٹی مۄیَسر گژھان کینٛہہ تہٕ صاف صفٲیی ہُنٛد چھُنہٕ خیال یِوان تھاونہٕ کینٛہہ ڈاکٹَر چھِ پبلِک ہسپتالن منٛز مٔریٖزس کم تَوَجہ دِوان تہٕ بؠمار تہٕ چ چیٚک اَپَس خٲطرٕ لاپروٲہی برتان ڈاکٹر چھِ یِمے ڈاکٹر چھِ پریوَٹ کلِنِکن پؠٹھ سؠٹھاہ فیٖس رٔٹِتھ أمسٕے بؠمارس الگ علاج کران اگر أسۍ کتھ کرو کٔشیٖر منٛز چھِ واریاہ پبلِک ہاسپِٹل یَتھ منٛز سِکِمٕز صورا چھُ ایٚس ایٚم ایچ ایس ہاسپِٹل چھُ لل دؠد چھُ بیٚیہِ بَرزوٚل ہسپتال چھُ اگر پریویٹ ہسپتالَن ہٕنٛز کتھ کرو ییٚتہِ چھُ خَیبر ہاسپِٹل چھُ فُلوریٚنٕس ہاسپِٹل چھُ سٹار ہاسپِٹل چھُ شیخُ العالم ہاسپِٹل چھِ یِم واریاہ کُنہِ حدس تانۍ اصٕل علاج چھِ کران